یُس زَن موسَم چھُ نہ کہِ کٔشیٖر ہُنٛدے بٕلکہِ پوٗرٕ ہِندوستان کہِ موسمٕچۍ اگر أسۍ کَتھ کَرو ہِندوستان چھُ اکھ واریاہ بوٚڑ مُلُک یَتھ منٛز واریاہ رِیَاستہٕ یِوان چھِ تہٕ تِمَن رِیاستن منٛز چھِ الگ الگ موسم آسان اگر أسۍ کَتھ کَرو کٔشیٖر ہٕنٛز کٔشیٖر منٛز چھُ موسم دۄہَس منٛز واریاہ لٕٹہِ تبدیٖل گژھان أتتھی چھِ سردی آسان أتتھی چھِ گرمی آسان لیٚکِن ژور موسم چھِ کٔشیٖرِ ہِنٛدۍ یِم زیادٕ تر ماننہٕ چھِ یِوان رؠتہٕ کول چھُ ہَرُد چھُ ونٛدٕ چھُ بہار چھُ تہٕ یِم موسم زیادٕ تر چھُ کٔشیٖرِ منٛز یِوان لَبنہٕ وَنٛدُک موسم یُس شیٚن رؠتن تام روزان چھُ تہٕ باقین شؠن رؠتن منٛز چھِ ہُم باقٕے ترٛےٚ موسم آسان کٔشیٖر منٛز چھِ زیادٕ تر تٲرے یِوان لَبنہٕ اگر أسۍ باقیَن باقیَن رِیاستَن ہٕنٛز کتھ کرو ہِندُستان چؠن باقیَن رِیاستَن ہٕنٛز کتھ کرو اَتھ منٛز چھِ یِوان یِم زیادٕ

جیسے کہِ ساوُتھ یَتھ أسۍ وَنان چھِ جُنوٗب جُنوٗب کہِ طرفہٕ چھِ زیادٕ گرمی آسان یا یِم یَتھ یُس یَتھ أسۍ اِکویٹَر وَنان چھِ تَتھ نزدیٖک یِم مُلک چھِ پؠوان تِمَن منٛز چھِ زیادٕ گرمی آسان تہٕ اُوَر آل پوٗرٕ پٲٹھۍ اگر أسۍ ہِندوستانَس منٛز وٕچھو کٔشیٖر ترٲوِتھ یا شُمٲلی علاقہٕ ترٛٲوِتھ چھِ زیادٕ تَر ہِندُستانَس منٛز گرمی ہُنٛدے موسم یِوان لَبنہٕ تہٕ یہِ موسَم چھُ واتان یَتھ سَمَر سیٖزنَس منٛز یا رؠتہٕ کٲلِس منٛز زیادٕ ہیوٚر تَقریباً پَنٛژاہ ڈِگری تام چھُ اَڑؠن جایَن آسان تہٕ پَتہٕ چھِ کینٛژَن جایَن أسۍ رین فال تہِ وٕچھان موٗن سوٗن سیٖزَن تہِ وٕچھان تہٕ اوٚوَر آل چھُ اگر أسۍ ہِندوستانکہِ موسمٕچۍ کَتھ کَرو الگ الگ رِیاستَن منٛز چھِ الگ الگ موسم بَدلان تہٕ یہِ چھُنہٕ أکسٕے جایہِ کینٛہہ روزان یہِ چھِ تبدیٖل گژھان واریہَن ریاستَن منٛز